اسلام علیکم ورحمتہ اللہ وبرکاتہ بے شک یِم تہِ کھلکھ یَتھ سِٹیٹس منٛز روزان آسن یَتھ رِیاستس منٛز روزان آسن تِمن گژھِ تمہِ پَنٕنہِ رِیاستُک ہر کانٛہہ چیٖز آسُن پاے یعنے تَمِکۍ تیٚہوار تَمِچ پاپوٗلیشن تَمیُک گورمینٛٹ تَمِچ ہسٹری تَمیُک پٔتِم سورُے تَمیُک سایز سِٹی یُس تہِ کانٛہہ چیٖز تَمہِ سۭتۍ تتھ سِٹیٹس مُتلِق آسہِ یا جغرافی تَمِکۍ دٔریاو تَمِچ مطلب رۄگبہٕ کوٗتاہ چھُ اَتھ یہِ گژھِ تِمن پَتہ آسُن تہٕ اَگر أسۍ پَنٕنِس سِٹیٹچ کَتھ کَرو کہِ کھلکن کیاہ گژھِ میانہِ سِٹیٹس مُتلِق آسنۍ پاے تمن گژھِ آسُن مطلب ییٚتہِ کٕم کھلکھ چھِ روزان ییٚتہِ کٕم کٕم ریلِیجنٕز چھِ ییٚتہِ کٕم کٕم مذہب چھِ مطلب ماننہٕ ییٚتہِ کُس کُس تیٚہوار چھُ یِوان مَناونہٕ یِم کیٚنٛہہ چیٖز چھِ یِم پاے گژھن آسِنۍ کھلکن میٲنِس سِٹیٹس مُتعلِق